ہٮ۪لو السلام علیکُم یُس تۄہہِ ہِیَر کَٹ اوسُو نہٕ حظ مےٚ راتھ کوٚرمُت یہِ اوس واریاہ اَصٕل بیٚیہِ یُس مےٚ کَلَر تہِ اوسُو کوٚرمُت سُہ تہِ اوس مےٚ اَصٕل واریاہ وۄنۍ حظ چھِ مےٚ بیٚیہِ کِس نفرَس کرُن تٔمِس تہِ کٔرۍزیو یُتھُے ہِیَر کَٹ بیٚیہِ کٔرۍزیو تٔمِس تہِ یُتھُے کَلَر اَدٕ حظ